مےٚ اوس مارکیٹ پٮ۪ٹھ کٔلوز اپ کولگیٹ اکھ اوٚنمُت یُس امِچ کالٹی واریاہ زیادٕ اَصٕل ٲسۍ یُس میانین گَمٕز خٲطرٕ بیٚیہِ میانین دَندن خٲطرٕ واریاہ زیادٕ اَصٕل روٗد سُہ گوٚو مےٚ ڈیلور یور اسہِ ریٹٕس پٮ۪ٹھ تہٕ تَمِچ کالٹی ٲسۍ واریاہ زیادٕ اَصٕل کٔلوز اپ کولگیٹ چھُ سُہ چھُ واریاہ زیاد اَصٕل کولگیٹ سُہ چھُ واریاہ لُکھ اِستعمال کران واریاہو ؤریو پٮ۪ٹھ سُہ چھُ اکھ واریاہ اَصٕل بروڈکٹ ییٚمہِ سۭتۍ نہٕ کانہہ تہِ سایڈ اِفیکٹ گژھنَس چھُ خطرٕ کٔلوز اَپ کولگیٹ چھُ اِنڈیاہَس منٛز پرٮ۪تھ کُنہِ جایہِ اِستعمال گژھان یہِ چھُ واریاہ زیادٕ اَصٕل أکِس یوٗزرٕ سٕندِ خٲطرٕ یُس یہِ کولگیٹ چھُ گۄڈٕنیتھ اوس یہِ ملان مارکیٹس منٛز ٹوٗ فِفٹی وۄنۍ چھِ اَمِچ ریٹ ہاے گٔمٕژ وۄنۍ چھُ یہِ ملان فور فِفٹی تہِ ہٮ۪کان مِلِتھ فایو فِفٹی تہِ ہٮ۪کان مِلِتھ تِکیازِ اَتھ چھُ واریاہ لُکھ اِستعمال کران اَوے چھِ اَمِچ ریٹ دۄہ کھۄتہٕ دۄہ ہُران ہاے روزان یہِ چھُنہٕ اَتھ چھےٚ ہر اکھ اِنسان یوٗز کران ڈیلی یوٗز کران پَنٕنہِ لایفہِ منٛز یہِ چھُ اکھ واریاہ اَصٕل پروڈکٹ اَمِکۍ چھِ واریاہ پوزٹیو یِم آمٕتۍ وٕچھنہٕ کہِ اَمہِ سۭتۍ چھےٚ نہٕ ہٮ۪کان کانہہ تہِ سایڈ افیکٹ أکِس اِنسانَس مِلِتھ مےٚ کوٚر یہِ واریاہ لَٹہِ یوٗز بہٕ چھَس ہمیشہ وۄنۍ یِہوے یوٗز کران یِہوے پروڈکٹ ماکیٹ منٛز اَنان یہِ چھُ واریاہ اَصٕل پروڈکٹ بہٕ چھَس یِژھان وۄنۍ کَنٹِنیو یہِ یِہوے یوٗز کَرُن یہِ پروڈکٹ کیازِ کہِ اَمہِ سۭتۍ چھنہٕ کانہہ تہِ تَکلیٖف واتان اِنسان نہ چھُ اَمہِ سۭتۍ دَندن گژھان تہٕ نہ گَمٕز چھِ تِم تہِ چھِ واریاہ زیادٕ ٹھیٖک روزان اَمہِ سۭتۍ یہِ چھُ واریاہ زیادٕ اَصٕل پروڈکٹ